اگر بہٕ کتھ کرٕ کٔشیٖرِ ہِنٛدٮ۪ن موسمن منٛز چھُ گژھان الگ الگ بٮ۪مارِ پھٔلیہِ منٛز چھُ گژھان زُکام بیٚیہِ رٹان ہوٚٹ تتھ چھِ آسان کرٕنۍ تتھ چھِ آسان کٔہوٕ چٮ۪وٚن بیٚیہِ چھِ آسان بہہ دِیُن بیٚیہِ چھُ آسان تتھ پرہیٖز کرُن تہٕ بیٚیہِ چھِ آسان ماسٕک تھاوٕنۍ کِنۍ یہِ چھُ لاران بیٚیہِ باقِیَن انسانن چھُ لاران سُہ اگر بہٕ اگر بہٕ گرٕمٕچ کتھ کرٕ تیٚلہِ چھِ اسہِ چھِ گژھان اگر أسۍ زیادٕ شۄنٛگو اسہِ چھِ گژھان کامبل تتہِ چھِ آسان تتھ تتھ خٲطرٕ چھِ آسان شوٚد گُرُن کھیوٚن نیوٗلٕے بیٚیہِ چھ آسان تریش چیٚنۍ گُلہٕ کوز تریش بیٚیہِ چھِ بیٚیہِ حظ اگر أسۍ اگر أسۍ سردی ہٕنٛز کتھ کرو تم اسہِ چھُ گژھان شُہ گژھان چھُ تیٚلہِ چھِ آسان کرٕنۍ کٲم تیٚلہِ چھِ آسان دٔرکہٕ ترٛاونہِ کھۄرن ییٚتہِ چھُ گژھان کنن بیٚیہِ گژھان کھۄرن اسہِ چھِ آسان کھۄرن ترٛاونہِ دٔرکہٕ تِم چھِ آسان کیٚمۍ ہی تِم چھ سُہ موٚکُرخوٗن ژٕشان بیٚیہِ چھ آسان بیٚیہِ چھِ آسان دٔرکہٕ بیول دٔرکہٕ بول ترٛاوُن اتھ سُہ چھُ اکھ کُل تتھ چھِ دٔرکہٕ ونان تٔم تتھ چھِ آسان تِم کٔنڈۍ تِمٕے چھِ آسان تُلٕنۍ تہٕ ترٛاوٕںی اتھ کھۄرن تہٕ شُہ چھِ گژھان ٹھیٖک